اسلام علیکم محترم تُہۍ چھُو حظ ایمازان پٮٹھ جِناب مےٚ کٔرو تُہٕنٛزِ ییٚمہِ ویبسایٹہ پٮ۪ٹھ حظ ایل ای ڈی ٹی وی آرڈر ؤنۍ چھُس بہٕ یژھان مےٚ گژھِ کیٚنہہ ڈِسکاونٛٹ میٚلُن یا گژھِ مےٚ کانٛہہ کوپُن حظ میلُن نَتہٕ پرٛومو کوڑ تاکہِ آیِندٕ اگر بہٕ بیٚیہِ کانٛہہ چیٖز ہٮ۪م ہہ مےٚ گژھِ ہہ سُہ واریاہ سَستہٕ یا نرم ریٹس